بہٕ حظ چھَس پھرنَن اَتھٕ سۭتۍ تِلہٕ ترٛاوان اَتھ قصبَس منٛز آو مےٚ فیٖڈ بیک واریاہ اَصٕل کَسٹمَرَن کَسٹمَرَن ہٕنٛدۍ تھرٛوٗ مےٚ اوس فرینٛڈِ خانٛدر مےٚ نِیٛوٗ تٔمِس گفٹہٕ تِلہٕ پھرَن سُہ اوس مےٚ سُہ تِلہٕ پنٕنہِ اَتھٕ لوگمُت تَتہِ یُتھُے خلقو وُچھ سُہ میٛون تِلہٕ پھرَن تِمَن گوٚو سُہ واریاہ زیادٕ خۄش تَمہِ سۭتۍ گٔے میٛٲنۍ یہِ اَتھٕ تِلہٕ ترٛاونَس واریاہ خلَق گٔے بہٕ گٔیَس واریاہ تَمہِ سۭتۍ مشہوٗر تِمَن گوٚو خۄش تہٕ مےٚ آے واریاہ زیادٕ کَسٹٕمَر تَمہِ سۭتۍ میٛون یہِ تِلہٕ ترٛاوُن گوٚو تِمن واریاہ زیادٕ خۄش تہٕ مےٚ آو واریاہ زیادٕ کَسٹٕمَر خلق چھِ مےٚ مُتعلِق مےٚ باسٮ۪و تَمہِ نِش باسٮ۪و مےٚ خلق چھِ واریاہ اَصٕل سونٛچان میٛٲنِس اَتھ قصبَس خٲطرٕ تِکیٛازِ مےٚ چھُ باسان تِمَن چھِ میٛون یہِ اَتھٕ تِلہٕ ترٛاوُن واریاہ زیادٕ پَسنٛد آمُت بیٚیہِ چھِ مےٚ خلق آرڈَر دِوان کہِ سٲنِس پھرنَس لاگ ژٕے اَتھٕ تِلہٕ بیٚیہِ ہیٚچھناو اَسہِ أسۍ تہِ ہیٚچھٕ ہاو